ہیٚلو اسلام علیکُم وعلیکُم سلام اہن حظ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک اچھا ادِ کینٛہہ نہ حظ چھُ نہٕ بہٕ حظ واتناوٕ صُبحَس تانیٚتھ